اَسلام علیکُم آ وعلیکُم اسَلام تُہۍ چھِو حظ ٹھیٖک صحت چھِا حظ ٹھیٖک اہن حظ ٹھیٖک تُہۍ چھِو حظ پانٛژھ ہَتھ پنٛداہ بٹھ پٮ۪ٹھ حظ آ ہیولِش یُس حظ چھُ آ بہٕ حظ چھُس ییٚتہِ پٮ۪ٹھ حظ کۄلگامہِ پٮ۪ٹھ اَسہِ اوس مےٚ چھِ حظ کٲم چَلان اَسہِ حظ ییٚتہِ حظ پٔنِڈِت کالنی منٛز بَناوَان تِمَن خٲطرٕ کواٹر حظ تیٚلہِ حظ ٲس مےٚ سیرِ گاڑِ پنٛژاہ ضوٚرَتھ لگ بگ نیرن حظ ییٚتہِ سیر گاڑِ پَنژَاہ کھَنڈ اچھا اچھا اکھ نمبر حظ ٲسۍ مےٚ وُہ گاڑِ ضوٚرَتھ تہٕ زٕ نمبر وُہ تُہۍ ؤنۍ تَو حظ مےٚ أکِس نمبرَس کیٛاہ چھِ ریٹ گژھان تہٕ زٕ نمبرس کیٛاہ چھِ ریٹ گژھان اچھا اچھا زٕ نمبرَس اچھا اچھا ٹھیٖک حظ تُہۍ ؤنۍ تَو مےٚ رنٛگ کِیُتھ حظ چھُ سیرٮ۪ن رنٛگ چھا حظ ٹھیٖک سیرٮ۪ن اچھا اچھا اچھا اچھا ٹھیٖک ٹھیٖک حظ چھُ تہٕ مگر مےٚ باسَان حظ ریٹ چھُ تھوڑا زیادَے پہمتھ گژھان منا اَکھ نمبر چھُو تُہۍ تھوڑا زیادَے پہمتھ وَنان مےٚ حظ چھِ واریاہ زیادٕ سیرِ ضوٚرَتھ حظ مےٚ چھِ لگ بگ ژَتجی پانٛژاہ گاڑِ سورتھ تہٕ اَتھ گژھِ ہا تھوڑا بہت کٔمی پیٖشی گژھٕنۍ حظ نہ حظ اَتھ گژھِ تھوڑا کٔمی پیٖشی گژھٕنۍ تِکیٛازِ مےٚ چھِ واریاہ زیادٕ ضوٚرَتھ وۄنۍ ؤنۍ تَو تُہۍ مےٚ مۄقصرٕے مےٚ کۭتِس حظ پیٚیہِ یہِ اَکھ نمبر گٲڑۍ کۭتِس پیٚیہِ مےٚ اچھا اچھا اچھا اچھا شُکریہ زٕ نمبر ؤنۍ تو مےٚ زٕ نمبر کٔہۍ پیٚیہِ مےٚ وۄنۍ مۄخصرے ٹھیٖک حظ تُہۍ ؤنۍ تَو مےٚ حظ اَتہِ حظ چھُ تھوڑا بہت نا تُہۍ چھُوا اوٚتامَتھ برابر یِوان گٲڑۍ اَتہِ چھِ ٹِپرٕچ تھوڑا کٔمی ہِش نہ حظ اَتہِ چھِ اچھا اچھا اَتہِ چھِ تھوڑا وَتہِ ہٕنٛز رَژ کھںڈ تَنگی پہمتھ حظ اَہن حظ آ اَتہِ چھِ وَتہِ ہٕنٛز تھوڑا کٔمی رَژھ کھنٛڈ تٔنٛگی پہمتھ نا تہٕ اَتہِ ما گژھِ مُشکِلٕے پَتہٕ أمِس اَژُن گاڑِ وٲلِس نا ٹھیٖک حظ چھُ ؤلِو حظ کیٚنٛہہ چھُنہٕ پَرواے تہٕ مگر سُہ چھُ کَمٕے حظ دوٗر تَتہِ پٮ۪ٹھ کیٚنٛہہ چھُنہٕ پَرواے اگر سڑکہِ پٮ۪ٹھ تہِ ترٛایہِ حظ سُہ تہِ چھُنہٕ مَسلہٕ کیٚنٛہہ ادٕ حظ چلو ٹھیٖک چھُ تہٕ تیٚلہِ کَر سوٗزِو تُہۍ یِم سیر اَتہِ چلو حظ ٹھیٖک چھُ بہٕ یِمہٕ پگاہ بہٕ واتہٕ تور أسۍ کَرو تَتہِ تہِ بیٚیہِ حظ کَتھ تہٕ چلو حظ چلو شُکریہ شُکریہ اَسلامُ علیکُم اَسلامُ علیکُم